السلام علیکم ورحمتہ اللہ وبرکاتہُ بہ حظ ونہٕ تۄہہ آز تِم پانژھ تٲریخن متعلِق یِم ہسا چھِ مےٚ یاد چھِ گۄڈنیُک تٲریٖخ چھُ باہہ ربیع الاول پانژھ ہتھ تہٕ اکستتھ عیسوی یمہِ دۄہ ہسا سٲنۍ ٹاٹھۍ نبی صلی اللہ علیہ وسلم یعنی کہِ جنابِ حضرت محمد صلی اللہ علیہ وسلم یتھ دُنیاہس تشریف آوٕر سپٕدۍ دویِم ہسا چھُ مےٚ پنُن زا دۄہ یاد یعنی کہِ امہِ دۄہ ہسا اوس تروٚوُہ فرؤری کُنوُہ شیٚتھ تہٕ اکنمتھ تریٚیِم ڈیٹ چھُ مےٚ پننہِ مِسز ہُنٛد یعنی کہِ پننہِ گرواجنہِ ہُنٛد زا دۄہُک تٲریٖخ یاد یُس ہسا اکھ نومبر کُنوُہ شیٚتھ تہٕ اکنمتھ چھُ امہِ پتہٕ ہسا چھُ مےٚ یہِ چھُ مےٚ بیٚاکھ ڈیٹ أہم تٲریٖخ یاد چھُ سُہ ہسا چھُ مےٚ پننہِ خٲنٛدرُک تٲریٖخ یاد یُس سا ژور جُلاے زٕ ساس وُہ چھُ تمہِ پتہِ ہسا چھُ یُس پوٗنٛژِم تہٕ ٲخری تٲریٖخ مےٚ یاد چھُ یُس ہسا بڑٕ أہم میانہِ زنٛدگی منٛز چھُ سُہ ہسا چھُ کُنوُہ ایٚپریل زٕ ساس تہٕ اکوُہ ییٚمہِ دۄہ ہسا مےٚ اللہ تعالیٰ ہن اکھ اولاد کوٚر عطا تہٕ یہِ ہسا چھِ یِم پانٛژھ تٲریٖخ ہسا چھِ مےٚ واریاہ اصٕل پٲٹھۍ یاد